وعلیکم السلام ورحمتہ اللہ وبرکاتہ رعیس احمد رعیس احمد میون ناو حظ چھُ کامران امین بہٕ حظ چھس کیٚلم بوزگامہِ روزان یُس حظ اکھ لۄکُٹ گام چھُ گۄلہٕ گٲمۍ ضلعس انٛدر مےٚ حظ چھِ تحصیل پٮ۪وان دیوسر تہٕ میٲنۍ حظ یۄس بنیٲدی تعلیٖم چھِ مےٚ حظ چھُ ٲٹھمہِ جمٲژ تام ریڈ جویٚلز سکول برازلہٕ کٔرمٕژ ٲٹھمہِ تہٕ دہۍ مہِ ٲٹھمہِ پٮ۪ٹھ دٔہمہِ جمٲژ تام حظ چھُ مےٚ پوٚرمُت گورمینٛٹ ہاے سکول زنگل پورِ پتہٕ حظ نیوٗ مےٚ دٲخلہٕ دٔہمہِ پٮ۪ٹھ بٔہمہِ جمٲژ تام گورمینٛٹ ہایر سیٚکنڈری سکول کیٚلمہٕ تہٕ ییٚتہِ حظ مےٚ زٕ بٔہِم جمٲژ پاس کٔر زٕ ساس تہٕ وُہس منٛز ییٚتہِ حظ مےٚ بٔہِم جمٲژ پاس کٔر زٕ ساس تہٕ وُہس منٛز اتہِ پٮ۪ٹھ حظ کو دِیُت مےٚ سِٹیٹ ایٚنٹرٮ۪نس یہِ جے کے بوپی یمہِ کہِ تھرو حظ زَن مےٚ بی ایس سی نرسنگ منٛز سِلیکشن گے وۄنۍ حظ چھُس بہٕ آز بی ایس سی نرسنگ کران تہٕ مےٚ حظ چھِ واریاہ شوق زنٛدگی منٛز بہٕ چھس حظ چھُس یژھان سماجٕچ خدمت کرٕنۍ تہٕ بییٚہِ حظ چھُ مےٚ فٹ بال گنٛدنُک واریاہ زیادٕ شوق کرکَٹ گنٛدنُک واریاہ زیادٕ شوق تہٕ بییٚہِ حظ چھُ مےٚ لُکن تام فٲیدٕ واتناوُن یژھان لُکن گوٚژھ میانہِ ذریعہِ فٲیِدٕ واتُن تہِ یِمے حظ چھِ میٲنۍ شوق